تہٕ بہٕ وَنو تۄہہِ کہِ سیفٹی ٹِپٕس اگر تُہۍ ہارٕس رایڈِنٛگ چھُو کَران پرٛٮ۪تھ کٲنٛسہِ گژھِ آسٕنۍ پَتہٕ گۄڈٮ۪تھٕے تَتھَس گَژھِ آسُن نَفَر یُس سُہ مطلب ہارَس یُس گُر چھُ آسان تَتھ گَژھِ تَھپھ کَرُن یُس تِمَن تَتہِ چَلاوان چھِ یُس تٔمِس کَنٹرٛول ہیٚکہِ کٔرِتھ کیٛازِکہِ تٔمۍ سُنٛد سُہ بِہیویر سورُے کَنٹرٛول کَرنُک طریٖقہٕ چھُ تٔمِس آسان پَے سُہ گژھِ آسُن تَتھَس پرٮ۪زَنٹ ضروٗری بیٚیہِ دوٚیِم کَتھ یِتھُے تُہۍ گُرِس ہیٚیِو رایڈ کَرُن یُتھُے تُہۍ کھٔسِو تَتھ تَمہِ ساتہٕ چھِ خیال تھاوُن کہِ تۄہہِ یُس کھۄر گۄڈٕ تھٲیِو دٔچھُن کھۄر تِکیٛاہ تَتھ منٛز چھُ آسان سُہ بَنٛد کَرُن کھۄر وار وار ہٮ۪س سان چھِ کھَسُن تَتھ پَتہٕ چھِ اَصٕل پٲٹھۍ تھپھ تھاوٕنۍ چِر زٕ کھۄر چھِ تِکیٛاہ تَتھ منٛز تھاوٕنۍ تِم گژھن اَصٕل پٲٹھۍ بنٛد گژھٕنۍ ییٚمہِ سۭتۍ کہِ تۄہہِ باسیو فیٖل سیف اگر تۄہہِ زیادٕ فاسٹ ہارٕس رایڈِنٛگ چھُو پَسنٛد سُہ کٔرِو تُہۍ پَسَنٛد ٹھیٖک چھُ مگر واریاہ زیادٕ ہٮ۪س سان کیٛازِکہِ واریاہ چانسٕز چھِ آسان اِنسانَس پَتھٕر پٮ۪نُک مگر واریاہ تھپھ چھِ تھاوٕنۍ چِر ییٚمہِ سۭتۍ کہِ تۄہہِ باسیو نہٕ کانٛہہ تہٕ اَن سیفٹی